آ ؤنِو حظ وعلیکُم سلام ؤنِو حظ اَہَن حظ آ ؤنِو حظ اچھا اچھا ٹھیٖک ٹھیٖک وۅنۍ کٔرو تُہۍ حالا کیٚنٛہہ مطلب ژھُنِو تُہۍ کیٚنٛہہ یِمن تۅہہِ بہٕ ونہو ییٚتیٚن ما ہیٚکو تُہۍ بہٕ وُنکیٚن ؤنِتھ اتھ خٲطرٕ چھُ تۅہہِ ہاسپِٹل خٲطرٕ کرُن وِزِٹ تتہِ ہیٚکو تۅہہِ اتھ ؤنِتھ مطلب باقین ڈایِٹ پُلان ہیٚکو بہٕ دِتھ مطلب ییٚلہِ تُہۍ تور وِزِٹ کٔرِو سُہ ہیٚکو تۅہہِ بُتھِ کنہِ دِتھ ڈایِٹ پُلان ٹھیٖک چھا حالا ونہو تۅہہِ بہٕ ہیٚڈیکُک ہیٚڈیک چھُوا تُہۍ چھُوا پران کتھ کلاسس چھِو زیادٕ چھُوا پرنس کُن کران موبایلس کُن پرنس کُن یہِ چھُ کَرنۍ کٲم موبایِل چھُ کرُن ایٚوایِڈ تھوڑا ٹھیٖک چھا

اچھا ٹھٖیک ٹھیٖک وۅنۍ تتھ خٲطرٕ چھُ تیٚلہِ بُکٕس اننہِ مگر زیادٕ چھُ کرُن موبایِل ایٚوایڈٕے آیوا تۅہہِ کتھ سمٕجھ وۅنۍ اگر زیادٕ چھُ تیٚلہِ چھُ ڈاکٹر صٲبس نِش گژھُن سُہ لیٚکھوٕ تۅہہِ میڈِسَن اتھ خٲطرٕ چھُ تۅہہِ ڈاکٹر صٲبس نِش یُن باظٲبطہٕ گۅڈٕنیٚتھ سُہ لیٚکھِ تۅہہِ اصٕل پٲٹھۍ میڈِسَن تہٕ بیٚیہِ ونوٕ تۅہہِ ہُہ کیٛاہ چھُ کرُن برٛونٛٹھ کُن ٹھیٖک چھا بیٚیہِ ییٚلہِ ہیٚڈیک ویڈیک زیادٕ کران تمہِ خٲطرٕ کرنۍ کٲم روٗمس منٛز بَہُن اصٕل پٲٹھۍ کرُن ریسٹ لایِٹ کَرٕنۍ بنٛد پردٕ وردٕ ترٛاوٕنۍ تھوڑا مظلب سُہ گژھِ آسٕنۍ تھوڑا ڈِم لایٹن تمہِ سٍتۍ چھُ ہیٚڈیک ژلان آیوا تۅہہِ کتھ سمٕجھ زیادٕ گوٚژھ نہٕ مطلب شورس وورس کُن گژُھن کیٚنٛہہ تمہِ سٍتۍ چھُ زیادٕ گژھان روٗد وۅنۍ تۅہہِ ہاٹٕچ پرٛابلِم ہاٹس کٔرۍزیٚو کٲم زیادٕ ٲسۍ زیٚو نہٕ ٹینٛشن ہیٚوان کیٚنٛہہ تۅہہِ دوٚپوٕ برٛونٛہٕے کہِ مےٚ چھُ ڈِپریشن یہِ آسہِ تۅہہِ امہِ وجہہ سٍتۍ تہِ گژھان تۅہہِ پزوٕ یہِ سایکیٹرٛک کنسلٹ کرُن اصٕل پٲٹھۍ تۅہہِ پزِ تور گژھُن تہٕ بیٚیہِ روٗد کتھ وۅنۍ امِچ چیسٹ پین چھِو تۅہہِ زیادٕ گژھان اتھ چھِ کَرٕنۍ کھیٚن چیٚنس منٛز کٲم فیٹی یِم فیٹی فُڈ چھِنا سٲرِی چربہٕ دار چیٖز چھِ سٲری کَرٕنۍ بنٛد تیٖل چھُنہٕ زیادٕ کھیٚون کیٚنٛہہ سُپایسی چیٖز مطلب یِم مرژٕوانٛگن دار چھُ کرُن سورُے بنٛد آیوٕ تۅہہِ کتھ سمٕجھ تۅہہِ چھُ واریاہ مطلب کھیٚون نرٕم نرِم چھُ کھیٚون تۅہہِ رٔنِتھ آ تہٕ باقٕے چھُ تۅہہِ ڈاکٹر صٲبس میلُن تہٕ باقٕے ونہو تۅہہِ أسۍ ییٚتی ہاسپِٹل کٔرِو تُہۍ وَزِٹ تۅہہِ ونہو ییٚتی حظ ٹھیٖک حظ چھُ چلو حظ بِہِو خۄدایس حوال